اَتھ منٛز تہِ چھِ میٲنۍ راے یُس چھُ سُہ چھُ مُسبتہِ مَنفی پوزِٹو تہِ نیگیٹو تہِ کیٚنہہ ایڈوَٹیٖزمینٹٔس یِم میٖڈیاہَس پٮ۪ٹھ چھِ ہاونہٕ یِوان تِم چھِ واریاہ اَصٕل آسان یعنی فروٗٹفل چھُ آسان یعنی مَزٕ مطلب فٲیدٕ منٛد چھِ تِم آسان تہٕ یعنی تِم چھِ مُسبت یعنی پوزِٹِو اَندازَس منٛز بیان یِوان بَیان کرنہٕ اور تِم چھِ پوزِٹِو میسیج تہِ دِوان مَگر بیٚیہِ کہِ سایڈٕ اَگر أسۍ وٕچھو کیٚنہہ چھِ مَنفی یعنی نیگیٹو یعنی تِم چھِ بِلکُل ڈِسٹریکشن پھہلاوان یا تِمَن سۭتۍ چھُنہٕ بِلکُل کانہہ یعنی فٲیدے یِوان کیٚنٛہہ لِہٰزا بہٕ وَنہٕ پَنٕنۍ راے یُس مےٚ چھُ یُس یِم تہِ ایڈوَٹیٖزمینٹٔس یعنی ہاونہٕ چھِ یِوان میٖڈیاہَس میٖڈیا ذریعہِ کیٚنہہ چھُ نیگیٹِو تہٕ کیٚنہہ چھُ پوزٹو کیٚنژَن چھُ ایڈوَنٹیجس کیٚنژَن چھِ ڈِس ایڈونٹیجَز تہِ یِم پوزِٹو آیہِ چھِ یِوان ہاونہٕ تٕم چھِ پوزِٹِو یعنی کہِ زِ تٕم چھِ مُسبت اَندازَس منٛز یعنی أکسی اِنسانس پٮ۪ٹھ اَثر تراوان اور یِم یِم یِم مَنفی آیہِ چھِ یِوان ہاونہٕ یعنی تِم چھِ بِلکُل ڈِسٹریکشن کران ڈِسٹریکٹ کران أکِس اِنسانَس